ویٚسے چھُنہٕ مےٚ مطلب بہٕ چھَس نہٕ کَرَان یَقیٖن یِمَن اَپُز چیٖزَن پؠٹھ کینٛہہ تِکیازِ سون یُس مذہَب چھُ یہِ چھُنہٕ اَسہِ اِجازت دِوان یِمَن چیٖزَن پؠٹھ یقیٖن کَرنَس کینٛہہ مگر یَتھ أسۍ ایٚسٹرالٕجی چھِ وَنَان یا یَتھ منٛز یِم سایِن چھِ یِوَان یِم ایٚکویٚرِیس سیٚکٹَیریَس کیٚپرِکان بیٚترِ تہٕ یِمَن ہُنٛد تعلُق چھُ واریاہ زیادٕ یِمَن تارکَن سۭتۍ یِہٕنٛدِ امہِ سٕٹرَکچَر سۭتۍ یِم کٕتھ پٲٹھۍ چھِ آسَان آسمانَس پؠٹھ اَمہِ سۭتۍ چھِ مےٚ وٕچھمُت کہِ یِم چھِ واریاہَن الگ الگ پٔرسٕنَیٚلِٹِیَن ڈِفایِن کَرَان مگر یہِ چھُ واریاہ زیادٕ کُنہِ حدَس تانۍ چھُ یہِ اَپُز یوٚتان مےٚ چھُ باسان کہِ سون مَزہب یوٚتانۍ اَسہِ وَنَان چھُ یِم چیٖز یِمَن چیٖزَن پؠٹھ پَزِ نہٕ اَسہِ بَرُوس کَرُن کینٛہہ مگر یہِ ایٚسٹرالٕجی سۭتۍ چھُ مےٚ تھوڑا لگاو ہیوٗ تھوڑا چھَس بہٕ اؠنجاے کَرَان یہِ وٕچھُن تھوڑا چھُ امہِ سۭتۍ پَنُن پٔرسنیلٹی ہِش پتہ لَگان تہٕ اِنسان چھُ زَن یِم رِلَیٹ کرَان پننہِ اَصلی لایفہِ سۭتۍ تہِ اَصلی زِندَگی سۭتۍ تہِ مگر پوٗرٕ پٲٹھۍ اگر بہٕ ونہٕ بہٕ چَھس نہٕ یِمن چیٖزن پؠٹھ یَقیٖن کرَان کینٛہہ تہٕ یِمن چیٖزن پؠٹھ گژھِ نہٕ یَقیٖن تہِ کَرُن کینٛہہ اَسہِ پَزِ صرف اللہ تعالیٰ ہَس پؠٹھ یَقیٖن کَرُن